تُہۍ چھُو حظ نِدا بیکٲرٕس اسہِ کَریو تُہٕندِ رٮ۪سٹورنٛٹ پٮ۪ٹھ موموز بیٚترِ آرڈَر مگر اسہِ مِلاے وۄنۍ تِم یورَے اَوے موجوٗب ٲسٕس بہٕ یژھان تِم کینسَل کَرٕنۍ اسہِ ٲسۍ کٔرۍمٕتۍ موموز بِریانی تہٕ بیٚیہِ ٲسۍ اسہِ بیٚیہِ کیٚنہہ چیٖز آرڈَر کٔرۍمٕتۍ تہٕ وۄنۍ چھِنہٕ اسہِ تِم ضوٚرَتھ کیٚنہہ مہربٲنی کٔرِتھ تۄہہِ چھُ نہٕ وۄنۍ کٕہٕنۍ تِنہٕ ضوٚرتھ تِم سانہِ خٲطرٕ سوزٕنۍ اَوَے موجوٗب وۄنۍ کوٚر مےٚ تۄہہِ سۭتۍ کَنٹیکٹ کہِ وۄنۍ ہیٚکزِو نہٕ تُہۍ تِم سوٗزِتھ کیٚنہہ مہربٲنۍ کٔرِتھ ییٚمہِ ساتہٕ اسہِ ضوٚرَتھ آسہِ بیٚیہِ کانٛہہ چیٖز أسۍ حظ کَرَو تُہٕندے رَسٹَورَنٹ پٮ۪ٹھ نِدا بیکٲرٕس أسۍ کَرَو تُہٕنٛدے رٮ۪سٹورَنٛٹ پٮ۪ٹھ آرڈَر یِم چیٖز ٲسۍ اسہِ آرڈَر کٔرۍمٕتۍ یِم چھَس بہٕ وۄنۍ کٮ۪نسَل کران یِم مِلے مےٚ یورَے وۄنۍ بَس تُہٕنٛد شُکریہ مےٚ کٔرۍ یِم کِینسَل تُہۍ ہیٚکِو پَنُن یہِ آرڈَر واپَس کٔرِتھ